میون یُس فیورِٹ ریڈیو سٹیشن چھُ سُہ چھِ ون ٹو پویِنٛٹ سیٚون ایف ایم تِکیازِ تَتہِ چھِ واریاہ پرٛٲنۍ رِکاڈ آسان تِمو سۭتۍ چھِ دِل واریاہ خۄش گژھان اگر نہٕ بہٕ ریڈیو سٹیشن بوز کینٛہہ بہٕ ہسا وُچھ ٹی وی یَس پؠٹھ پروگرام کٲشُر تہٕ ڈرٛاما وٕچھ بہٕ کٲشُر کیٛازِ کٲشُر چھِ ڈرٛا کٲشُر چھِ اسہِ پنٕنۍ زبان سۄ چھِ اَصٕل پٲٹھۍ سمجھ یِوان بیٚیہِ چھِ کٲشُر ڈرٛامہن وٕچھنس واریاہ مزٕ لگان